السَلامُ علیکُم وَعلیکُم السَلام ٹھیٖک چھُو حظ اہن حظ ٹھیٖک حظ تُہۍ چھُو حظ ٹھیٖک اصٕل پٲٹھۍ چھُو حظ صحت چھا حظ ٹھیٖک اہن حظ بلکل فوٹوگرافی حظ چھِ کَران آچھا آچھا یہِ کَتھ حظ ڈیٹس پٮ۪ٹھ چھُ یہِ چھا حظ ژوٚوُہ سیٚپٹیٚمبر ٹھیٖک حظ چھُ تہٕ یہِ ٲں کۭتیاہ ہی فوٹو چھُو تۄہہِ تُلٕنۍ لگ بھگ کۭتیاہ آسنَو تۄہہِ فوٹو تُلٕنۍ اَدٕ ٹھیٖک حظ چھُ کیٚنٛہہ چھُنہٕ أسۍ حظ وُچھو اَتھ ٹایمس اگر ڈیٹ وچھو أسۍ اگر أسۍ یلہٕ اوس حظ تہٕ تیٚلہِ حظ یِمو أسۍ کیٚنٛہہ چھُنہٕ پَرواے تہٕ مگر یہِ حظ ٲں تۄہہِ چھُو حظ یہِ پَتہ سٲنۍ چارجِز وغیرہ چھُوَ تۄہہِ پَتہ کِتھ پٲٹھۍ کیاہ چھُ کَرُن أسۍ حظ چھِ ہیٚوان اگر فوٹو کاپی حِساب ؤنِو تُہۍ تِتھے پٲٹھۍ اگر تُہۍ یِتھَے پٲٹھۍ ؤنِو نَہ حظ مطلب فنٛکشن چھِ تہِ تُہۍ ؤنِو کوتاہ ہیٚون چھُ تہٕ تِتھ پٲٹھۍ تہِ حظ گَژھہِ وۄنۍ یَتھ پٲٹھۍ تۄہہِ خۄش گَژھہِ تۄہہِ حظ گژھوٕ یہِ لگوٕ تۄہہِ فوٹو حِساب تہٕ فوٹو حِسابٕے تہٕ نَتہِ اگر تُہۍ ؤنِو اسہِ چھِ فنٛکشن تہٕ تمے تمے یہِ حظ چھُ فوٹو قالٹی پٮ۪ٹھ تۄہہِ کِتھ فوٹو پینو بَناوٕنۍ أرۍ حظ چھِ بَناوان یِمن ماہرازس ماہرنہِ حظ چھِ بَناوان أرۍ بَدل سِپیٚشل فوٹو تِم حظ چھِ گَژھان تھوڑا درٛوگۍ پَہم تہٕ باقٕے حظ ٲں تُۄہہِ حظ گژھِنو لگ بھگ مےٚ چھُ باسان ٲں رۄپیس ٲں وُہ ساس تام حظ گَژھِنو تۄہہِ کٔژن دۄہن چھُو یہِ یہِ چھا نَہ کٔژن دۄہن پٮ۪ٹھ چھُو تۄہہِ حظ مطلب اَتھ منٛز کٔژ رٲژ یِنۍ اسہِ اور حظ

نَہ بہٕ حظ چھُس وَنان بہٕ حظ چھُس وَنان اَتھ منٛز اَتہِ کوٗتاہ ٹایم لَگہِ اسہِ مطلب ترٛےٚ رٲژ ترٛےٚ دۄہ لَگن اسہِ تہِ اَتھ منٛز لگہِ نَہ زٕ رٲژ تہِ اَتہِ اَدٕ ٹھیٖک حظ چھُ اَتھ حظ گَژھہِ لگ بھگ ٲں اگر تۄہہِ کنسیشنٕے کَرہو تہٕ اردَہ ساس تانی حظ گَژھہِ ژور ہتھ فوٹو حظ چھِنَہ ژور ہتھ فوٹو مگر اَتھ منٛز حظ چھُ یہِ فوٹوگرٛافر چھِ آسان یِم چھِ آسان ترٛےٚ نَفر سۭتۍ آ تہٕ یِمن حظ چھُ ٲں کیاہ چھِ وَنان یہِ بتہٕ وَتہٕ حظ گَژھہِ یِمن ٲں مِلُن پتہٕ یِنہٕ تمہِ ساتہٕ ؤنو ہے بتہٕ کتہٕ ملہِ پتہٕ چھِنَہ حظ أرۍ أرۍ حظ چھِ پتہٕ وَنان ہے اسہِ حظ چھُنہٕ بَتس لفظٕے تہٕ تمہِ موٗجوٗب ووٚن مےٚ بہٕ تھاوو ؤنِتھ سُہ نَہ حظ چھُنہٕ کِہیٖنۍ پَرواے تَتھ حظ گٔیو تۄہہِ سۭتۍ لفظ فوٹو گَژھہِ آسٕنۍ قالٹی حظ گٔژھہِ آسٕنۍ اصٕل قالٹی یِینہٕ کِہیٖنۍ تہِ پرٚابلِم تۄہہِ حظ ہاوو تہِ أسۍ أسۍ کمہِ آیہِ تُلو فوٹو تۄہہِ حظ ہاوو أسۍ ڈیٚمو تہِ تتۍ نَس سُہ چھُنہٕ کانٛہہ مسلہٕ کیٚنٛہہ ٹھیٖک بہٕ حظ وچھ یہِ ڈیٹ گَژھہِ مےٚ یَلہٕ آسُن تہٕ بہٕ حظ کَرہو واپس کال ٹھیٖک چھا حظ اَدٕ حظ چَلو ٹھیٖک حظ